وعلیکُم اسلام کٕم حظ چھِو ؤنِو کیٛاہ دٔلیٖل چھِ اَچھا ٹھیٖک ٹھیٖک بہٕ ٲسٕس نہٕ تمہِ دۄہ تتہِ کہیٖنٛۍ

کیٚنٛہہ مسلہٕ چھُ ناے تۄہہِ ووٚنوٕ یہِ اَصٕل کٔتھ اِنشااللہ تھاوَو أسۍ فسٹہٕ ایٚڈ تہِ تتہِ بیٚیہ تھاوَو أسۍ میڈِیکل فیسلٹیٖز تہِ بیٚیہِ یِمو یہِ کوٚرمُت چھُ تِمن خٕلاف نِمو أسۍ سِٹرٛکٹ ایکشن کیٚنٛہہ مسلہٕ چھُ نہٕ اَچھا بِہِو